کینٛہہ دۄہ برونٛٹھ ٲس یَوٕ عیٖد تہٕ اَسہِ چھِ قۄربان ٲسۍ لُکَو کٔرۍ مٕتۍ تہٕ اَسہِ تہِ اوس کوٚرمُت تہٕ پَتہٕ سوٚمیٚو اَسہِ گَرِ واریاہ زیادٕ قۄربان ماز تہٕ پَتہٕ دوٚپ گَرِکَٮ۪و ژٕ گَژھ بازَر تہٕ ژٕ اَن فرٛیٖزَر ییٚلہٕ بہٕ بازر گوٚوُس مےٚ گوٚو بہٕ گوس دُکاندارَس نِش اوٚنُم فریٖزَر اَکھ کھانٹٮ۪ل فرٛیٖزَر أمۍ دُکاندارَن کٔرۍ اَتھ واریاہ زیادٕ تٲریٖف ییٚمِچ کَمپٔنی ہُنٛد ناو اوس ایٚلیٚکٹرٛو فٕلیکٕس ییٚلِہ مےٚ یِہ گَرٕ اوٚن کَم سے کَم دیُٚتُکھ یِہ ژۄدَہَن ساسَن رۄپیَن اَکھ کھانٹٮ۪ل فرٛیٖزَر ییٚلہِ مےٚ یہِ گَرٕ اوٚن ییٚلہِ اسہِ اتھ منٛز یہِ ماز تھوٚو یہِ ہسا یہِ ییٚلہِ اسہِ مےٚ یہِ ییٚلہِ گۄڈنِکہِ دۄہ مےٚ یہِ پاوَ ییٚلہِ اَتھ مےٚ یِہ پاوَر واوَر لوگ ییٚلہِ اَتھ منٛز ماز تھوٚو یہِ ہسا کَرنو کَم کَم اَتھ چھُ شِشُر لَگان کَمٕے کم مان ژٕ کھٮ۪وان یِہ چھ کھٮ۪وان واریاہ ٹایِم دِوان یِہ مطلب سَرداونَس کانٛہہ چیٖز تَھاونَس منٛز اَتھ منٛز واریاہ ٹایِم لَگان سَرداونَس بیٚیِہ ییٚلِہ پاوَر کُنہِ ساتہٕ چھُ نہٕ آسان کینٛہہ مطلب أڈِس گنٹَس أڈِس گنٹَس کَھنڈَس چھُ پاوَر گَژھان تہٕ یہِ چھُ آب ترٛاوان سورُے واپ بوٚن کۄم کملن سورُے أنٛدرِم شِشُر اَتھ چھِ نہٕ زیادٕ کوٗل ہُہ روزان کوٗلِنٛگ کینٛہہ بیٚیِہ گٔیے أمِچ کَتھ بیٚیہِ چھُ یہِ ییٚلہِ کالچَن چَلان چھُ آسان یِہ چھُ شور تُلان واریاہ زیادٕ بہٕ چھُس آسان بیٚیِس کَمرَس منٛز شوٚنٛگِتھ تہٕ یِہ چھُ واریاہ زیادٕ شور تُلان یہِ چھُ اَتھ چھُ نہٕ یہِ فرٛیٖزَر باسیٚو مےٚ واریاہ بَکواس تہٕ یہِ چھُ نہٕ کانٛہہ فٲیِدٕ منٛد